وعلیکُم السلام السلام علیکُم آ ٹھیٖک آ ؤنِو ؤنِو اَوا اچھا ٹھیٖک ٹھیٖک

آ تُہۍ ؤنِو اگر نزدیٖکھٕے اوس تہٕ تیٚلہِ کَرو اَدٕ ٹھیٖک چھُ وۄنۍ تُہۍ تھٲیِو تُہۍ ایٚڈرَس بیٚیہِ تھٲیِو تُہۍ پَنُن ناو واو ترٛٲیِتھ ییٚتھۍ پٮ۪ٹھ موبایلَس پٮ۪ٹھٕے تہٕ بیٚیہِ ؤنزیٚو ہُہ کٔژ کِلوٗ چھِ تھاوٕنۍ کیٛاہ چھُ لۄکُٹ مَزا کِنہٕ بَڑٕ مگر اچھا ٹھیٖک ٹھیٖک بَڑٕ ماز کِلوٗ زٕ

نہ نہ کِہیٖنۍ نہٕ نہ کِہیٖنۍ نہٕ اگر وۅنۍ یہِ چھُ وۄنۍ کَسٹمَرَس تہِ پَتہٕ پانَس تہِ مےٚ آسان چاے واے کیٚنٛہہ دِنۍ تٔمسٕے اتھۍ یٔمس سۭتۍ أسۍ سوزو یہِ پانَس باسوٕ نہ کیٚنٛہہ چھُنہٕ اۭں نہ کیٚنٛہہ چھُنہٕ پَرواے کیٚنٛہہ چھُنہٕ پَرواے ما چارجِز تُہۍ تھٲے زیٚو ایٚڈرَس ترٛٲیِتھ یہِ بیٚیہِ ناو واو پَنُن بہٕ سوزہو کٔژِ بَجہِ تانۍ گژھِ واتُن اۭں اچھا ٹھیٖک چھُ اچھا ٹھیٖک چھُ صُبحن دَہہِ بَجہِ تانۍ ہہ تھٲیِو ایٚڈرَس ناو تہٕ ٹھیٖک چھُ بیٚیہِ کوٗتاہ کِلوٗ کُس کیٛاہ مَژھ کۭژاہ چھُ ٹھیٖک اَدٕ ٹھیٖک چھُ تُلِو تُلِو اچھا السلام علیکُم السلام علیکُم